اَکھ پَسنٛدیٖدٕ چیٖز چھِ آسان وارِیاہ پَنٛنِس گَرَس منٛز پَنٛنِس ہوم ٹاونَس منٛز یا سِٹی کیٛازکہِ مےٚ چھُ ساروی کھۄتہٕ بہتریٖن پَسنٛد پَنٛنہِ ہوم ٹاونُک بایی چارہ اور یا پَنٛنہِ سِٹی ہُنٛد وَنہٕ بہٕ خوٗبصوٗرتی چھُ مینلی پَنٛنہِ ہوم ٹاونٕچ کَرٕ بہٕ کَتھ مےٚ چھُ مےٚ ساروٕے کھۄتہٕ فٮ۪ورِٹ پَنُن پَسنٛدیٖدٕ چیٖز چھِ بایی چارہ یُتھٕے بہٕ ہوسٹَل چھُس آسان اور پَتہٕ چھُس گَرٕ یِوان ییٚتہِ چھُس بہٕ اکھ الگ ماحول وٕچھان مےٚ چھُ یہِ پَسَر امہِ موٗجوٗب کیٛازِکہِ یُتھٕے یہِ اور چھُ یِوان اِنسانَس چھُ دُکھ درد آسان تِم چھِ سٲری دوٗر گژھان أکِس بیٚیِس سۭتۍ پانہٕ ؤنۍ دربار کوٚر اَصٕل پٲٹھۍ کَتھا باتھا کٔر نٮ۪ماز گٔے دوستان ماحول چھُ آسان اور ییٚتہِ چھِ مےٚ خاص کَر گَرِ ییٚتٮ۪ن چھِ اَسہِ پَنٕنۍ کَزِنٕز وغیرہ سٲری اور أسۍ چھِ أسۍ یِکوَٹَے سَمان پانہٕ وٲنۍ اور پانہٕ وٲنۍ کَرو کَتھا باتھا پانہٕ وٲنۍ کَرو ڈِسکَس ہر کُنہِ أکِس نٔیِس بیٚیِس چیٖزس پٮ۪ٹھ ییٚمہِ سۭتۍ تمام چیٖز چھِ ٹھیٖک گژھان اور ییٚمہِ سۭتۍ اِنسان تہِ چھُ پٔرسٕنلی اَکھ سِکیور کَران فیٖل گَرِ آسنہٕ سۭتۍ اور پَتہٕ چھُ مٮ۪نٹٔلی تہِ کَران فیٖل پیٖس تاکہِ کہِ مطلب یِم پانہٕ وٲنۍ چھِ أسۍ پانہٕ ؤنۍ چھِ سَمکھان سُہ بایی چارہ مِلِتھ جُلِتھ یُس أسۍ ہَر کانٛہہ پرٛابلِم سالو چھِ کَران یہِ چھِ مےٚ وارِیاہ زیادٕ پَسنٛد